آ اَسہِ مےٚ ہَسا چھُ کوٚرمُت یوگا کَلاس جویِن ییٚلہِ ہَسا بہٕ تور ژٕ آسہٕ تَتہِ ہَسا اوس اَکھ اَصٕل اٮ۪کٕسپیٖریَنس یہِ ہَسا أسۍ تَتہِ وٕچھان چھِ تَتہِ ہَسا چھِ آسان اَکھ یوگا ماش یُس اَسہِ یوگا ہیٚچھناوان بَن گَرِ نِش اوس پٮ۪وان پانَے کَرُن تَتہِ اوس تھوڑا غلط تہِ گژھان مگر یُس أسۍ یوگا کَلاس ماشٹرَس نِش چھِ کَران ییٚلہِ أسۍ ایٹٮ۪نٛڈ کوٚر سُہ کَلاس تَتہِ ہَسا وارِیاہ ایٚکٕسپیٖریَنٕس کمہِ آیہِ چھِ یوگا کَرُن کٔژَن مِنٹَن چھِ آسان یوگا کَرُن اَمہِ سۭتۍ مایِنٛڈ تہِ گَژھان طاقت وَر باڈی تہِ ہَسا گَژھان طاقت بیٚیہِ ییٚلہِ تَتہِ ہَسا چھِ آسان وارِیاہ وارِیاہ کَران یوگا ییٚلہِ گَرِ ہَسا چھِ اَسہِ کُنہِ زٔنۍ آسان یوگا کَران بیٚیہِ ہَسا أسۍ گَرِ گژھان غلط تہِ اَسہِ ہَسا چھِ بَرابَر تہِ ہٮ۪کان کٔرِتھ کِہیٖنۍ ییٚلہِ ہَسا اَسہِ ماشٹَرَس نِش چھِ کَران یا کُنہِ جایہِ رَٹان کَلاس تَتہِ ہَسا چھِ ہیٚچھان پوٗرٕ ہٮ۪کان کٔرِتھ اَگَر غلط گژھِ کُنہِ جایہِ تَتَس چھِ ماشٹَر تہِ ہیٚچھناوان گَرِ نَسا گَژھِ نہٕ کَرُن کیٚنٛہہ کَلاس یوگا کَلاس گَژھِ رَنُن آزِ کٮ۪ن نوجاوانن چھُس بہٕ أپیٖل کَران تم ہَسا کَلاس بَنَسبَت گَرِ کَرنہٕ سۭتۍ گَرِ ہَسا چھِ أسۍ غلط تہِ گژھان یُس اَسہِ ماشٹَر سۭتۍ تَتہِ ہَسا چھِ بَرابد یوگا